بِلکُل ییٚتہِ حظ چھُ بارہمولاہَس منٛز یُس چھُنہ ڈِسٹرکہٕ لابریری باراہمولَہ توت حظ چھُ گَژھان لُکھ تہٕ تَتہِ چھِ یُس زَن ڈِسٹِرٛک بارہمولَہ گوٚو تَتہِ ڈِسٹِرٛک لابریری بارہمولَہ چھ سُہ حظ چھُ ییٚتہِ پٮ۪ٹھ ویسے چھُ بارہمولہ جان دوٗر تہٕ ویسے چھِ سۄے ہِش اَتھ لابریری یُس زَن گَژھان چھُ اِنسان تَتہِ چھِ باقٕے تہِ پران دُنیاہس چھُ نِوٕزپیپر پَران نِوٕز پیپر چھ واریاہ قٕسم یِوان تہٕ تِم چھِ تَتہِ اَصٕل پٲٹھۍ پران اِنسان تہٕ نِوٕزپیپر چھُ واتان تور تَتہِ چھُ واتان یِمٕے کَشمیٖرٕکۍ چھِ زیادٕ پَہَنۍ نِوٕزپیپر واتان بیٚیہِ چھِ ہیکان واتنٲیِتھ یُس زَن نیشنَل لیولہِ ہُنٛد نِوٕزپیپر چھُ ٹایِمٕز آف اِنڈیا چھُ تہِ واتان یِم چھِ کینٛہہ مَطلَب تور چھِ لُکھ واتان کینٛہہ تور چھِ واریاہ کَم لُکھ گَژھان نِوٕزپیپر یا اَمہِ خٲطرٕ تِکیازِ آز چھُ پرٮ۪تھ کٲنٛسہِ نِوٕزپیپر گَرٕ واتان تہٕ تور چھِنہٕ تَمہِ موٗجوٗب گَژھان کینٛہہ وۄنۍ یُس تَتھ نَزدیٖک آسہِ تہٕ سُہ چھُ گَژھان دۄہَس منٛز سُہ چھُ ہیکان آرام سان گٔژھِتھ تہٕ سُہ چھُ گَژھان